شُکریہ تُہُنٛد شُکریہ تۄہہِ واتنووس بہٕ اَصٕل پٲٹھۍ ٹھیٖک پٲٹھۍ ووتُس بہٕ پنٛنہِ جاے پٮ۪ٹھ لیٹ نایٹ مطلب راتلہِ بہٕ چھُس تُہُنٛد واریاہ شُکُر گُزار تہٕ بہٕ چھُس تۄہہِ واریاہ ویلکَم تھینکیوٗ کَران ویلکَم کَران اگر مےٚ اَمہِ پَتہٕ بیٚیہِ کانٛہہ کیب آسہِ بُک کَرٕنۍ تہٕ بہٕ کَرٕمو تۄہہِ کال سو بہٕ گوس واریاہ مطمعین تُہَنٛدِ سٔروِس سۭتۍ تھیکنیوٗ شُکریہ الحمدُاللہ